گُر چھُ اِتھ پٲٹھۍ أسۍ أمِس پیار چھِ کران أمِس چھُ پنُن یہِ مٲلِک وۄنہِ روزان مگر تیٚلہِ ییٚلہِ أمِس پیار گژھِ ییار گووُس ییٚلہِ أمِس بچپن چھُ أمِس گُرِس آسان پیار گووَس پتہٕ چھِ أسۍ کٲشر پٲٹھۍ تٔمِس ونان یہِ ہسا کڑہوٚن کھتہِ ونۍ کرہوس سوٲرۍ آستہٕ پایوستہٕ وارٕ وارٕ وارٕ وارٕ واہر وارٕ یِتھ پٲٹھۍ اکھ بچہ چھُ تٔمِس پٮ۪وان اوپ ژوپ کرُن پتہٕ چھُس یہِ ہسا یہِ بتہٕ پھٔلۍ ہنا تہِ آپراوان وارٕ وارٕ وارٕ وارٕ چھِ أمِس بچس تہِ لٲے گژھان أمِس بڈۍبب آسٮ۪س نانۍ آسٮ۪س مول آسٮ۪س یا موج آسٮ۪س یتھٕے پٲٹھۍ چھُ أمِس آ حیوانہٕ سُنٛد ماحول تہِ بدلان پتہٕ چھُس وارٕ وارٕ أمِس مٲلکس سۭتۍ عادت گژھان ییٚلہِ عادت گوٚوس یہِ پتہٕ زن آسہِ وتہِ پٮ۪ٹھ تہِ یہِ گُر کُنہِ جایہِ چھِ أسۍ تھاوان گاسہٕ کھیٚنہِ یا کانٛہہ چیٖز أمِس کُن چھس نظر پٮ۪وان یہِ چھُ کرٛیکہٕ دِوان آسان أمِس ہے وۄل سا میٚیہِ کِنۍ سوٲرۍ ما چھے کرٕنۍ بور ما چھُے مےٚ شیرُن تہٕ ووٚل سا شیرو مگر شرٕط چھُ یی ییٚلہِ یہِ رچھنہٕ ییہِ أمِس چھُ عادت پٮ۪وان اِتھٕے پٲٹھٮ۪ن پننس پانس سۭتۍ کرُن گاسہٕ بوٚد چھُ أمِس ترٛاوُن وقتس پٮ۪ٹھ تریشہِ دام چھُ أمِس وقتس پٮ۪ٹھ دِیُن ییٚلہِ یِم چیٖز سٲری چھِ أسۍ کران ادٕ چھُ أمِس اِن أمِس انسانس سۭتۍ عادت گژھان وۄنۍ دپو أسۍ یِتھٕے پٲٹھۍ اورٕ اوٚن تھوٚو کُلِس سۭتۍ گٔنڈتھ یا کُنہِ سۭتۍ پتہٕ ترٛاوہوسٕے نہٕ بچارس کینٛہہ یہِ کیٛاہ زانہِ مٲلک احمد کُس گوٚو تہٕ ہُہ کیٛاہ گوٚو لہذا چھُ بہتر تہٕ یی یہِ چھُ اتھٕے پٲٹھۍ یہِ جانوار رچھُن یِتھ یِتھ پٲٹھۍ پنٕنۍ پانٕچ آسٮ۪س فکر یا پننہِ عیالٕچ آسٮ۪س یا پننس بچ سٕنٛز آسٮ۪س فکر تِتھ پٲٹھۍ چھُس أمِس چاروٲے سٕنٛز تہِ پریشٲنی تہٕ فکر تھاوٕنی